ییٚتہِ چھِ اَکھ خاص اَکھ مِتھ یُس لوٗکَن منٛز چھِ یِوان لَبنہٕ گۄڈنٮ۪تھٕے چھِ یِوان وَنہٕ کہِ دَپان روٗدَس منٛز چھِنہٕ گاڈٕ ژوٚپ دِوان کِہیٖنۍ یہِ چھُ مےٚ بوٗزمُت یہِ چھِ بٔڑ اَکھ مِس کَنسٮ۪پشَن لوٗکَن منٛز یہِ ہَسا پَزِ اَسہِ ہَٹاوُن